ہٮ۪لو السلام علیکُم ٹھیٖک اَصٕل پٲٹھۍ صحت چھِ حظ ٹھیٖک اَہن حظ الحمدُ اللہِ گَرِ چھِ حظ سٲری ٹھیٖک میڈَم اہن حظ بہٕ چھُس یِتھ کٲٹھۍ مُنیٖب صٲب چھُنا آ بہٕ چھُس تٔمِس فادَر حظ اہن حظ شُکُر رۄبَس کُن تُہۍ چھُو پانہٕ ٹھیٖک اَتہِ چھےٚ گرِ سٲری ٹھیٖک اَمۍ موٗجوٗب کریو میڈَم فون کہِ مےٚ دوٚپ بہٕ وَنو تُہہِ مُنیٖب صٲب کیُتھ چھُ پکان ٹھیٖکھٕے چھےٚ ٹھیٖکھٕے چھےٚ پَران وَران چھےٚ دٮ۪ماغ وٮ۪ماغ چھُسہٕ آسان أتھۍ کُن کِنہٕ نَژنٕے یٲژ دَربٕدٔری یٲژ چھِ کران مےٚ دوٚپ بہٕ کرو تۄہہِ فون بہٕ گرِ چھِنہٕ دِوان کِتابَن خاص پھیُرا ویُرا کینٛہہ مےٚ دوٚپ بہٕ مےٚ دوٚپ بہٕ وَنو میڈمہِ تہٕ بہٕ کرٕ میڈمے فون تہٕ میڈم وَنہِ مےٚ پُوَر پُزِشن پرٛاگرٮ۪س کیٛاہ چھَس پَکان چھےٚ برٛونٛٹھ کُن کِنہٕ پَتھٕے چھِ گژھان دۄہ کھۄ دۄہ

اَچھا سُہ حظ چھِ آسان گِندٲنی یوت دۄہس میڈَم ژٕ کیٛاہ حظ وَنان میتھ کیُتھ چھُس آچھا آچھا

مےٚ باسان تۄہہِ چھُو وَنُن کِتابَن تُہۍ چھُو مےٚ ونان اچھا یہِ میتھَس منٛز کیُتھ چھُ میڈم میتھ کیُتھ چھُس میتھ کیُتھ چھُس تُہۍ چھُو حظ أمِس ٹٮ۪سٹ وٮ۪سٹہٕ چھُو ہٮ۪وان تٔمِس تُہۍ میتھَس کِنہٕ نَہ کِہیٖنۍ یِتھَے کٲٹھۍ چھُو تُہۍ ونان میڈم آچھا اِنٛگلِش کیُتھ چھُس اِنٛگلِش کیٛازکہِ تٔمِس اوس تٔمِس اوس پٔتۍمہِ ؤرۍ یُس تٔمِس پٔتۍمِس فٕسٹ ٹٔرٕم یُس اٮ۪کزیم اوس تٔمِس تَتھ اٮ۪کزامَس منٛز ٲس نہٕ تٔمِس میتھَس خاص پرٛاگرٮ۪س کینٛہہ مےٚ میتھَس ٲس نہٕ تٔمِس پرٛاگرٮ۪س خاص کینٛہہ اچھا تُہۍ چھُوٕ اٮ۪کزام تٔمِس ہٮ۪وان تُہۍ اٮ۪کزام چھُو تُہۍ تٔمِس ہفتہٕ پَتہٕ ہفتہٕ ہٮ۪وان بیٚیہِ یہِ اردو کیُتھ چھُس اردو تی تی یاد چھِ تٔمِس سُہ گژھان جلدی البتہ لیکھنَس منٛز چھےٚ تٔمِس گژھان مِسٹیکٕس بلکل بلکل تٔمِس گژھِ میڈَم میڈَم وۄنۍ ترٛاوِہے تۄہے نِش

اہن حظ میڈَم وۄنۍ تۄہے چھُو رۄپیہِ رَقما چھُو دِوان کَمہِ خٲطرٕ تُہۍ دِیِو تٔمِس پٮ۪ٹھ خاص پہَم دھیان بیٚیہِ کیٛاہ بہٕ مےٚ یوٗتاہ پونٛسہٕ ہیٚکہِ ہے تیوٗتاہ چھُس بہٕ تٔمِس گَرِ تہِ کَران بَچَس تِژھ کَتھ چھَنہٕ کہِ بہٕ چھُسَن سُہ تۄہے پٮ۪ٹھ تھاوان بہٕ حظ چھُس میڈم تۄہہِ بَغٲر بہٕ چھُسَن سُہ گَرِ رٹان بہٕ چھُسَن سُہ گرِ دَپان ہاو مےٚ کیٛاہ پوٚرُتھ ہاوان ہے چھِ مےٚ آچھا آچھا ؤنِو اَدٕ حظ چَلو شُکریہ میڈم چَلو تھینک یوٗ میڈم تھینک یوٗ